پانٛژَن بینَل اقوامی شَہرَن ہُنٛد ناو چھُ یِتھ پٲٹھۍ گۄڈنیُک چھُ نیو یارک دوٚیِم چھِ سیال ترٛیِم چھِ ٹوکیو ژوٗرِم چھِ اٮ۪مسٹرڈَم تہٕ پوٗنٛژمِس پٮ۪ٹھ وَنہٕ بہٕ سِنگاپوٗر